یِم تہِ یَتھ سوالَس منٛز چیٖز چھِ دِنہٕ آمٕتۍ بہٕ کوٚت کَرٕ بہٕ کَتھ دِمہٕ زیادٕ پریفرنٕس مطلب بہٕ کوٚت یژھٕ زیادٕ گژھُن سَمندرَن پٮ۪ٹھ پہاڑَن پٮ۪ٹھ ییٚمہٕ پرٲنۍ آثارِ قدیٖم چھِ جایہِ آسَن ہسٹورِکَل تواریخی جایہِ آسَن طور گژھُن منٛدرَن منٛز گژھُن یا باقٕے رٔلِجَس پٔلیسٕز چھِ مسجد چھُ گُردُوارا چھُ چرچ چھُ یا یِم رٔلیٹِوٕز پٕلیسِز چھِ آسان سارِوی کھۄتہٕ بہتریٖن چھُس بہٕ پانہٕ یژھان یۄس مےٚ پَنٕنۍ راے چھےٚ بہٕ چھُس سارِوی کھۄتہٕ زیادٕ یژھان یِم رٔلیٖجَس پٕلیسِز چھےٚ چاہے تِمہٕ مُسَلمانَن ہٕنٛز آسَن چاہے تِم ہِنٛدُوَن ہٕنٛز آسَن چاہے تِم سِکَن ہٕنٛز آسان چاہے تِم عیسٲیَن ہٕنٛز آسَن بہٕ چھُس واریاہ زیادٕ پریفر کران تور گژھُن تَتہِ یُس تِہُنٛد مواد چھِ آسان پَتہٕ سُہ پٔرِتھ کیٚنہہ حٲصِل کَرُن